ہٮ۪لو اَسلام علیکُم تُہۍ چھُو حظ اٮ۪س اٮ۪ن ڈی سومو سٕٹینٛڈ اننت ناگ پٮ۪ٹھ اَسہِ ٲس تُہُنٛدِ سومو سٕٹینٛڈ منٛز اکھ سومو کٔرمٕژ بُک اَسہِ اوس میٛانہِ فیملی تہِ مےٚ گَژھُن پِکنِک تُہُنٛد یُس ڈیور حضرات چھِ سُہ چھُنہٕ سون فون تُلان کیٚنٛہہ اِسلیے نِیِو تٔمِس متعلق کیٚنٛہہ اٮ۪کشَن اَسہِ گوٚو تُہُنٛدِ سۭتۍ وارِیاہ ٹایِم ویسٹ